اکھ جنؤری کُنوُہ شتھ تہٕ پانٛژھ نمتھ ترٛےٚ فیٚبرؤری کُنوُہ شیتھ تہٕ نمتھ تُرٛوہ مارٕچ زٕ ساس اردہ اکتوبر تہٕ زٕ ساس تہٕ وُہ ترووُہ فیٚبرؤری زٕ ساس ترٛووُہ